اَگَر أسۍ مَطلَب وٕچھو کَمپیوٹیشَن کِتھ پٲٹھۍ چھُ مَطلَب اٮ۪گرِ اٮ۪گرِ بِزنِس لارٕج اٮ۪گرِ بِزنِس تہٕ روٗرَل ایریاہَن نِش سُہ مَطلَب اٮ۪گرِ بِزنِس چھُ سُہ چھُ مَطلَب کیاہ چھِ وَنان واریاہ زیادٕ اِفٮ۪کٹہٕ کَران یُس سُہ سمال سِکیل فارمرٕس چھِ آسان روٗرَل ایریا مَنٛز تِمَن پیٚٹھ بِزنِس چھِ آسان اٮ۪گرِکَلچَر بِزنِس مَنٛز چھِ آسان تِم چھِ کَران کٲم تِمَن چھُ آسان ہَر کانٛہہ مَطلَب فیسَلٹی ییٚمہِ سۭتۍ تِم مَطلَب پَنُن چیٖز مَطلَب ٹرانسپوٹ ہیٚکَن کٔرِتھ اَگَر تِمَن کُنہِ جایہِ کینٛہہ ضروٗرَت آسہِ تہِ چھِ تِم سۄ واتان بیٚیہِ چھِ تِمَن مَطلَب ٹیٚمپریچَر آسان اصل موسم کَنڈِشَن چھِ مِلان تِمَن نِش اَصل آسان اَلبَتہ اَگَر أسۍ روٗرَل ایریاہَن نِش تِمَن نِش چھُنہٕ ٹرانسپوٹ سِسٹَم تِیُتھ آسان کہیٖنۍ تِژھ فیکَلٹی تہِ چھُنہٕ آسان کِہیٖنۍ تِم چھِ صرف مَطلَب واریاہ زیادٕ کَمپِٹِشَن چھُ أکِس اٮ۪گرِ بِزنِسَس مَنٛز پیٚوان فارمَر روٗرَل ایریاہَن پیٹھ